یُس میون فیورِٹ سَبجَکٹ چھُ یُس یَتھ بہٕ یُس پینٹِنٛگ چھُ یَژھان بَناوُن اَکھ اَکھ کھیت گَژھِ آسُن تَتھ گَژھِ آسُن پٔتۍ کِنۍ پہاڑ بَڑٕ خوٗبصوٗرَت نَظار چھُ سُہ آسان تہِ یہِ چھُ تَوَے مےٚ باسان فیورِٹ تکیازٕ یُس اتھ مَنٛز کَلَرفُل چھُ کَلَرفُل باسہِ یہِ وٲلڈٕ واریاہ زیادٕ تمہِ پینٹِنٛگ سۭتۍ